آ مےٚ حظ چھِ واریاہ کَشمیٖری رایٹٲرٕس پَسَند تہٕ بیٚیہِ پویٹ تہِ واریاہ حظ چھِ اَتھ مَنٛز یَتھ منٛز أسۍ وٕچھو کہِ پویٹ کُس کُس چھُ اَسہِ اَسہِ چھِ واریاہ پویٹ اَسہِ اگر اَسہِ بہٕ وَنہٕ گۄڈٕنٮ۪تھ کہِ روٗمی چھِ ییٚتہِ چھِ اَسہِ شیخ العالمَن بَڑٕ اَکھ کٔشیٖرِ ووٚنمُت اَکھ شعر اَن پوشہِ تیٚلہِ وَلُن پوشہِ یہِ چھِ بَڑٕ اگر أسۍ وٕچھو وٕنۍکٮ۪نَس کُس کُس چھُ وٕنۍکٮ۪نَس پویِٹ اگر أسۍ وٕچھو میٖر تقی میٖر چھِ علامہ اِقبال چھِ واریاہ واریاہ چھِ یا واریاہ قٕسمٕکۍ حظ چھِ یِم چھِ اَسہِ واریاہ ہاوان وٕنۍکٮ۪نَس کیاہ دٔلیٖل چھِ اگر بہٕ کَتھ کَرٕ وٕنۍکٮ۪نَس کہِ وَے ڈوٗ یوٗ لایِک کوسچَن چھِ وٕنۍکٮ۪س وَے ڈوٗ یوٗ لایک دٮ۪م اینٛڈ کین یوٗ ٹٮ۪ل اَس موٗر اٮ۪باوُٹ دِیَر ؤرٕک تُہۍ ہیٚکوٕ تِمو چھِ واریاہ ؤرٕک کٔرمٕژ کٔشیٖرِ پٮ۪ٹھ اگر أسۍ وٕچھو کہِ اَشعار ؤنۍ تِمو واریاہ بہتریٖن بہتریٖن اَشعار چھِ تِم وَنان تکیازِ اَگَر أسۍ وٕچھو کہِ وٕنۍکٮ۪نَس کیاہ کیاہ قٕصہٕ چھِ وٕنۍکٮ۪نَس گَژھان اَگر بہٕ کَتھ کَرٕ وٕنۍکٮ۪نَس کہِ یِمَن اَشعارَن ہٕنٛز واریاہ بہتریٖن اَشار چھِ یِم وَنان تِکیٛازِ وٕنۍکٮ۪نَس اگر أسۍ نَفر زٕ ژور گژھن جَمع تِم ہٮ۪کَن مےٚ باسان وٕنۍکٮ۪نَس یِہِنٛز مَنٲوِتھ خوشی مَنٲوِتھ تِکیٛازِ یِمو چھِ واریاہ ؤرٕک بہٕ وَنہٕ نہٕ کہِ یِمو چھِ رَژھِ ہنہ ؤرٕک نہ بٔلکہِ یِمَن ہُنٛد چھِ مےٚ باسان اَسا کٔشیٖر چھِ یِموٕے سۭتۍ چھِ گوٚو یِموٕے سۭتۍ چھِ کٔشیٖر مینٹین واریاہ اَصٕل کٲم چھِ یِمو کٔرمٕژ کٔشیٖرِ مہٕ پٮ۪ٹھ تہٕ یِمو گٮ۪وۍ شعار کٔشیٖرِ پٮ۪ٹھ چھِ یِمو ووٚنمُت اَن پوشہِ تیٚلہِ ییٚلہِ وَن پوشہِ سُہ چھِنہٕ ہنٛگتہٕ منٛگَے ؤنِتھ کینٛہہ یوٚتام نہٕ تَتھ اَندَر چھُ تیوٗتاہ بوٚڈ راز کہِ مےٚ باسان بیانٕے ہیٚکہِ نہٕ اَکھ نَفَر کٔرِتھ گوٚو تَتھ متعلق چھِ تِم تِم اَن پوشہِ تیٚلہِ ییٚلہِ وَن پوشہِ تٔمۍ چھِ ووٚنمُت تیٚلے پوش ییٚتہِ یُس ییٚتہِ غذا چھِ لُکَن سُے پوش تیٚلہِ ییٚلہِ ییتہِ جنٛگل پوشَن گوٚو جنٛگلَن سۭتۍ چھِ رِلیٹ کیٚنٛہہ ییٚتہِ تِمہٕ جا چیٖز کہِ یِم نہٕ أسۍ بیان تہِ ہٮ۪کو کِہیٖنۍ نہٕ کٔرِتھ یِم یِم مےٚ باسان گۄڈٕنیُکُے سوال یُس کٲشُر چھُ یِم چھِ صرف مٮ۪نٹین وٕنۍکٮ۪نَس جنٛگلو سۭتۍ گوٚو اگر وٕنۍکٮ۪نَس کٲشُر چھُ وٕنۍکٮ۪س مینٹین جَنگَلو سو کَشمیٖر گوٚو اَمہِ سۭتۍ چھِ اَسے فٲیدٕ یِوان تکیازِ اگر أسۍ وٕچھو کہِ کٲشُر چھُ یِم وٕنۍکٮ۪نَس سوٗفۍ چھِ ییٚتہِ یا یِم پویٹ چھِ ییٚتہِ یا رایٹَر چھِ ییٚتہِ یِہُنٛد لِنٛک چھِ ڈایریکٹ وٕنۍکٮ۪نَس رَژھِ ہنہ کینٛہہ زیاد کھۄتہٕ زیادٕ مےٚ باسان چھِ وٕنۍکٮ۪س رِلِجَنَس سۭتۍ تہِ یُس ییٚتہِ رِلِجَن وٕنۍکٮ۪نَس چھِ رِلَجَن دیٹ اِز رِلجَن اِسلام گوٚو تَتھ پٮ۪ٹھ چھِ یِمَن کینٛہہ کہِ گوٚو تَمہِ سۭتۍ چھُ فٲیدٕ یِوان اگر أسۍ فار ایٚگزامپٕل بہٕ وٕنۍک۪نَس کینٛہہ وَنہٕ بدل کُنہِ ٹاپِکَس مُتعلق کَرٕ بہٕ کَتھ تہٕ بہٕ ہٮ۪کہٕ نہٕ بیان کٔرِتھ کِہیٖنۍ تِکیازِ اگر أسۍ وٕنۍکٮ۪نَس وٕچھو کہِ